ہاں مےٚ چھُ اکھ پٔرسنل گول اکھ کہِ بہٕ چھُس یَژھان اکھ وٲلڈ وایڈ اکھ سافٹویر ڈیولَپَر بنُن اکھ پروگرامَر بنُن اَتھ منٛز زَن مےٚ پیتھانَس پیٚٹھ واریاہ زیادٕ ہولڈٕ چھُ پایتھان تہٕ تَتھ منٛز چھُ مےٚ وُچھمُت کہِ مےٚ چھُ ماٹِویٹ گوٚمُت کہِ مےٚ وُچھ اَکہِ لَٹیٚن سوشَل میٖڈیاہَس پیٚٹھ اَکھ ویٖڈیو اکھ یَتھ منٛز اکھ سُہ اوس ویٖڈیو اکھ چلان سُہ اوس تٔمِس ناو بابا عَمار سُہ چھُ اکھ جرمنس منٛز اکھ پروفیسر اکھ ییٚمہِ سٕنٛدۍ سۭتۍ بہٕ ماٹِویٹ گوٚوُس تہٕ تنہٕ پیٚٹھ روٗٹ مےٚ گول کہِ نہَ مےٚ ہَسا چھُ اکھ سافٹویر ڈیولَپَر اَکھ پروگرامَر بَنُن